ہیٚلو اسلام علیکُم تُہۍ چھُو حظ نَلکہٕ شیرَن وٲلۍ مےٚ حظ ٲس گَرِ نَلکَن پرٛابلِم یِم حظ چھِنہٕ آب ترٛاوان کِہیٖنٛۍ وۅنۍ ٲسۍ مےٚ یِمَن نٔے نَلکہٕ لاگٕنۍ حظ چلو جناب شُکریہ